وعلیکُم السلام السلامُ علیکُم بہٕ حظ چھَس مہَرِینہِ ہٕنٛز موج اَسہِ اوس سۄن تُلُن مےٚ ؤنۍ تَو سۄنَس کیٛاہ چھِ ریٹ گژھان یُس چکور نیٚکلیس چھِ اَز پیٚمٕتۍ تِمَن کیٛاہ چھِ ریٹ گژھان تُہۍ ؤنِو یُس سُہ چکور نیٚکلیس چھُناہ حظ گژھان مہِرینہِ سُہ کۭتِس

یہِ اَسہِ چھِ یہِ اَسہِ چھِ تُل اَسہِ چھُ تُلُن سۄن مگر یہِ چھُ درٛۅگ گژھان واریاہ بہٕ کَتہِ ہیٚکہٕ یوٗتاہ کٔرِتھ گَرٕکۍ خرچات چھِ آسان اَچھا مےٚ ؤنۍ تَو یۄس سۅ وٲج چھَنہٕ یِوان بیٛاکھ گول بٔڈ وٲج سۄ کۭتِس چھِ گژھان ٹۅپہٕ وٲج مگر اَسہِ ٲس ییٚتہِ یہِ سِگنیٹی سِگنیٹی ہٕنٛز واجہِ کۭتِس چھِ گژھان بجہِ مگر اَصلی اچھا ٹھیٖک کٔرۍ ؤرۍ کٔرۍ حظ یِم اَز پیٚمٕتھ چھِ پونٛڈٕ دار پونٛڈٕ بغٲر تہِ تُہۍ ؤنۍتَو سارِنٕے ہٕنٛز ریٹ اَچھا اَچھا تتھ کٔژ پونٛڈ چھِ آسان لٲگِتھ اَچھا ٹھیٖک اَچھا تُہۍ ؤنۍ تَو مےٚ یُس یہِ پوٗرٕ سیٹ چھُناہ گژھان سۄنُک نیٚکلیس دوٗر وٲج سُہ کۭتِس چھُ گژھان دَہ لَچھ رۄپیہِ یہِ حظ چھُ واریاہ درٛۅگ آ اچھا اچھا ٹھیٖک اچھا ٹھیٖک ٹھیٖک حظ چھُ وۅلہٕ حظ کیٚنٛہہ چھُنہٕ اَدٕ حظ اَدٕ حظ کیٚنٛہہ چھُنہٕ